اِنڈیاہَس منٛز چھُ اکھ کٕلمَیٹ یَتھ ناو چھُ ہَرُد اَسہِ چھُنہٕ آسان پَیِی فارمٲرٕسَن اَتھ منٛز پیٛا روٗد اَتھ منٛز پیے شیٖن اتھ منٛز پیٚیہِ اَتھ منٛز آسہِ ہا تاپھ تِکیازِ أسۍ چھِ آسان واریاہ اَتھ چھُ کٕلَوڈِی سِکِن چھُ آسان أتی چھُ آسان صاف آسمان اَسہِ چھُنہٕ تَرَان سَمجی اَتہِ اَتھ منٛز کیاہ گژھِ تِکیٛازِ أسۍ چھِ پَتہٕ أسۍ چھِ ییٚلہِ مطلب باسہِ اَسہِ اوٚبُر ہیٚو کھوٚت أسۍ چھِ ژوٗنٛٹؠن ووٗٹؠن تھاوَان ترٛپال وُپال بیٚیہِ چھِ أسۍ پَنُن یُس اَسہِ سیٖزَن آسہِ سُہ چھُ کَرَان أسۍ کٕلوز اَیٚٹسٕٹرَا بیٚیہِ چھِ یِتھٕے کٲٹھۍ آسان اِنڈیاہَس منٛز بیَاکھ کٕلایٚمَیٹ یَتھ ناو چھُ سونٛتھ تَتھ منٛز چھُ آسان تٮۭر تہِ چھِ تَتھ منٛز آسَان البَتہ گرَم تہِ چھُ آسَان تَتھ منٛز اَتھ منٛز تہِ چھِنہٕ اَسہِ پَیی آسان اَسہِ کیاہ گژھِ أسۍ چھِ واریاہ زیادٕ مطلب بؠمارؠن ہُنٛد کَرَان أسۍ اَتھ منٛز